اَسلام علیکُم وعلیکُم سلام تُہۍ چھُو حظ فاطمہٕ بہٕ حظ چھَس حمیدا بہٕ چھَس تُہٕنٛدِس بَچس سکوٗل ٹیٖچر یہِ فون کوٚرُم اَمہِ موٗجوٗب زِ تُہُنٛد یُس بَچہِ چھُ أمِس کَرٕن اچانٛکَن حظ پین أمِس کٔرٕن ہلِس حظ اچانٛکَن پین وۅنۍ دِژٲے أمِس ترٛیش ویش تہٕ مگر أمِس چھَنہٕ فرق گَژھان کِہیٖنٛۍ تہٕ اَوے کوٚرمَو مےٚ تۄہہِ فون مےٚ دوٚپ بہٕ وَنمو تۄہہِ اَگر تُہۍ یِتھ ہٮ۪کہو یہِ نیٖہوٗن گَرٕ تہٕ کیٚنٛہہ نہَ حظ چھِنہٕ پروٲے أسۍ دِمو أمِس اوٚتانۍ کیٚنٛہہ دوا پھوٚل ییٚمہِ سۭتۍ أمِس تھوڑا راحت میٚلہِ تہٕ مگر یہِ چھُ ڈاکٹرس نِش نِیُن ضروٗری اَسہِ حظ اَسہِ کَرِے ڈاکٹرس فون تہٕ مگر سُہ چھُنہٕ ڈاکٹر وُنکیٚنَس ایٚویلیبُل حظ ییٚتہِ کِہیٖنٛۍ تہٕ تٔمی موٗجوٗب کوٚروٕ اَسہِ تۅہہِ اَسہِ دوٚپ أسۍ وَنو تۄہہِ أسۍ دِمو تۄہہِ خبر اَتھ مُتعلِق تہٕ کیٚنٛہہ چھُنہٕ أسۍ سوزٕہون وۅنۍ یورٕچے گاڑِ منٛز تہٕ مگر اَسہِ چھِنہٕ ڈرایِوَر تہِ وُنکیٚنَس ییٚتہِ کِہیٖنٛۍ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ سُہ چھُنہٕ مسلہٕ کِہیٖنٛۍ أسۍ دِمو أمِس تہٕ مےٚ کوٚرمَو تۄہہِ أمۍ موٗجوٗب فون مےٚ دوٚپ تُہۍ وٲتِو یوٚر تہٕ أمِس ما اوس صُبحاے گَرِ کیٚنٛہہ دود وود چلو تیٚلہِ چھِ أمِس یہِ چھِ گژھان کُنہِ ساتہٕ ترٛیش ویش ہٕنٛز کَمی تہٕ چلو کیٚنٛہہ چھُنہٕ پَرواے وٲتِو تُہۍ اَصٕل پٲٹھۍ تہٕ ٹٮ۪نشن ہیٚزیٚو نہَ مگر کیٚنٛہہ أمِس چھُنہٕ زیادٕ کِہیٖنٛۍ یہِ گَژِھ ترٛیشہِ سۭتۍ تہِ ہٮ۪کہِ ٹھیٖک وۅنۍ گوٚو ڈاکٹرس ہاوُن چھُ ضروٗری چلو اَدٕ کیٛاہ بِہِو خُدایَس حوال اَدٕ کیٛاہ اَدٕ کیٛاہ